اسلام عليكم ورحمة الله وبركاته آز ونہٕ ہو بہٕ تۄہہِ أکِس حادثس مُتلق یُس حالہٕے منٛز آو پیش اُڈیٖسا ٹرین اٮ۪کسڈنٛٹ یہِ کتھ چھِ زٕ جوٗن زٕ ساس ژۄوُہس ژۄوہٕچۍ ییٚمہِ سات بالا سُر اُڈیٖساہس منٛز گوٚو ٹرین اٮ۪کسہِ ڈنٛٹ اتھ منٛز موٗدۍ زٕ ہتھ نفر تہٕ ساس نفر گوٚو زخمی زٕ ٹرینہٕ ٲس پکان اکھ ٲس بیٚنگلوروٗ سُپر فاسٹ ٹرین اٮ۪کٕس پریس بیٛاکھ ٲس کورامنڈل اٮ۪کٕس پریس یِم ٲس اپوزِٹ ڈایریکشن منٛز پکان یِم ٲسۍ ٹھیٖک پٲٹھۍ پکان مگر یۄس کورامنڈل اٮ۪کٕس پریس چھِ تٔمۍ بدلٲو پٹر تہٕ یتھ پٹرِ پٮ۪ٹھ وۄنۍ سۄ کھٔژ تتھ بٔتھِ ٲس اکھ گُڈٕس ٹرین رُکِتھ تہٕ سۄ ٹکریٚیہِ تٔتھۍ سۭتۍ تہٕ تمِکۍ ڈبہٕ آے بیٚیِس ٹرینہِ کُن چھکراونہٕ تہٕ گوٚو تتھ تہِ اٮ۪کسہِ ڈینٛٹ زٕ ساس ژور پتہٕ چھُ یہِ ساروے کھۄتہٕ بوٚڑ ٹرین اٮ۪کسہِ ڈینٛٹ اڈیو پالٹشنو کوٚر یہِ پننہِ راج نیٖتی خٲطرٕ یوٗز مگر یہِ اوس ساروے کھۄتہٕ بوٚڑ دُکھت واقع